کامہِ وَرٲے یِم تہٕ میٛانہِ ہابی چھِ گۄڈٕنِچی چھِ میٛٲنۍ ہابی بہٕ چھَس کُکِنٛگ کَران کُکِنٛگ چھِ مےٚ واریاہ اِنٹرٛسٹ دوٚیِم ہابی میٛٲنۍ چھِ کِچَن گاڈنِنٛگ کَران کِچَن گاڈنِنٛگ چھِ مےٚ واریاہ مَزٕ یِوان تَتھ منٛز چھِ بہٕ یِم سبزی بَناوان تَتھ چھِ سۄ چھِ میٛٲنۍ ہابی